کٲشِر زبان چھِ سُہ اَکھ زبان یُس سۄ أکِس مطلب کٔشمیٖری کشمیٖرَس منٛز یِوان مطلب زیادٕ تَر وَننہٕ تہٕ مطلب سٲنۍ یہِ زبان یہِ چھِ اَسہِ مطلب کیٛاہ مَدَر مَدَر لنٛگویج چھِ اَسہِ مَدَر زبان چھِ اَسہِ یہِ یُس مطلب عام طور پٲٹھۍ اَکھ کٲشِر چھِ مطلب وَنان تہٕ یہِ چھِ مطلب پَتہٕ پٮ۪ٹھَے آمٕژ لبنہٕ سٲنِس کلچَرَس منٛز تہٕ یہِ چھِ سٲنۍ اَکھ آیڈٮ۪نٛٹٹی أسۍ چھِ مطلب کشمیٖرَس منٛز روزان تہٕ أسۍ چھِ مطلب کٲشُر تہٕ اَمہِ سۭتۍ چھِ مطلب سون کَلچَر تہٕ بیٚیہِ آیڈٮ۪نٛٹِفِکیشن مطلب دوٗرے نَنان کہِ أسۍ چھِ مطلب کٲشِرۍ تہٕ سٲنۍ کشمیٖری لنٛگویج چھِ مطلب وۄنۍ یِتھ پٲٹھۍ آیڈٮ۪نٛٹِفَاے ہیٚکان گٔژھِتھ تہٕ بیٚیہِ مطلب سٲنۍ أکِس اِنسان سٕںٛز آیڈٮ۪نٛٹِفِکیشَن تہِ چھِ گژھان پہچان تہِ چھِ گژھان أکِس مطلب زبانہِ سۭتۍ أتی تٔمۍ سٕنٛدِ سۭتۍ